یُس ہَسا أسۍ یہِ ایل پی جی گیس سِلینٛڈَر یوٗز چھِ کَران سیفٹی پِرٛکاشَنٕز چھِ واریاہ یِتھ پٲٹھۍ أسۍ یہِ زالان چھِ تِژھ أسۍ یا یا چھِ أسۍ زالان لایٹَر سۭتۍ یا چھِ تُجہِ سۭتۍ زالان أسۍ پَتہٕ چھِ أسۍ تُج تٔتھی پٮ۪ٹھ تھاوان گیسسٕے پٮ۪ٹھ تَمہِ سۭتۍ ہَسا چھِ واریاہ خطرٕ اِمنٕے چیٖزَن اَسہِ پٮ۪وان بَچُن اَسہِ تُج تٔتھۍ پٮ۪ٹھ تھاونہٕ نِش یِم یِم سیفٹی پرٛکاشنٕز چھِ یِم چھِ اَسہِ یوٗز کَرٕنۍ اَسہِ چھِ اَسہِ گژھِ آسٲنی گیس یہِ ایل پی جی سَلینڈَر رَنہٕ وِز یُس أسۍ گَرَس منٛز یوٗز چھِ کَران یہِ گژھِ اَسہِ سہل تہٕ آسان اَتھ یِم سیفٹی پرٛکاشَنٕز چھِ جَمپ چھِ یہِ کَران تَمہِ نِش چھِ بَچُن یا کُنہِ ساتہٕ نار وار کینٛہہ لَگان تَتھ گژھِ دَم کَرُن یا بالٹیٖن پٮ۪ٹھٕ لَگاوُن یا کَمٕلۍ وَلٕںۍ یہِ گژھِ ٹوٹَل بٕلاک کَرُن اَتھ گژھِ نہٕ نٮ۪برِم ہوا لَگُن ٹوٹَل گژھِ دَم کَرُن یہِ یا اگر کُنہِ ساتہٕ زَن نار لوٚگ ییٚمہِ ایل پی جی سِ سِلینٛڈَر سۭتۍ تِژھ پھِرِ گژھِ یوٗز کَرُن فَیِنٛگ فَایَر اُسٹِنٛگجَر سُہ ہَسا چھِ رُکاوان امہِ نِش اَتھ سُہ چھِ کَران ژھٮ۪تہٕ اَتھ سُہ ہَسا گژھِ یوٗز کَرُن اگر کُنہِ ساتَن رَننہٕ وِز گیس سِلینڈرٛس نار لَگہِ تِژھ پھِرِ گژھِ یوٗز کَرُن تَمہِ سۭتۍ ہٮ۪کو أسۍ بٔچِتھ تَمہِ سۭتۍ ہیٚکہِ نار رُکِتھ فایَر ایسٹِنٛگِس یُس چھُ یہِ گژھِ ضٔروٗری آسُن گَرَس منٛز یَتھ گَرَس منٛز یہِ گیس ایل پی جی گیس یا یہِ سِلینٛڈَر یوٗز أسۍ کرو سُہ گژھِ ضٔروٗری آسُن اگر کُنہِ ساتہٕ ہَسا ہیٚور بۄن آسہِ کینٛہہ یا نار نار لَگہِ یا گیس گیسَس لَگہِ نار پَتہٕ چھَکو أسۍ سُہ تَمہِ سۭتۍ ہَسا ہیٚکہِ سُہ تمہِ سۭتۍ رُکہِ سُہ نار تمہِ سۭتۍ گژھِ ژھٮ۪تہٕ سُہ سُہ گژھِ ضٔروٗری تھاوُن گَرَس منٛز بیٚیہِ چھُ کَرُن اَسہِ یِم لۄکٕٹۍ لۄکٕٹۍ یا گیس کُنہِ جاے پایِپ آسہِ لیٖک تَتھ چھِ نظر دِنۍ سُہ چھِ بنٛد کَرُن تمہِ سۭتۍ چھِ ہٮ۪کان بٔڑۍ بٔڑۍ حٲدثہٕ گٔژھِتھ اَکھ رَژھا لیٖک گژھںہٕ سۭتۍ گیس اگر اَکھ رَژھا لیٖک آسہِ موموٗلی آسہِ لیٖک تمہِ سۭتۍ چھِ گژھان بٔڑۍ بٔڑۍ حٲدثہٕ گیس چھِ ہٮ۪کان بٕلاسٹ گٔژھِتھ لیٖک یِم چھِ آسان اَتھ گژھِ نظر تہٕ یِم گژھن ایوایِڈ کَرٕنۍ یِم چیٖز یِم چیٖز گژھن ایوایِڈ کَرٕنۍ یِم دٔدۍ مٕتۍ یِم کُنہِ جاے آسہِ پایِپ لیٖک یا گیس آسہِ لیٖک یا بٔرنَل آسہِ لیٖک یِم گژھن ایوایِڈ کَرٕنۍ گیس سِلینٛڈرَس گژھِ گۄڈنٮ۪تھ چَکَپ کَرنہٕ وِزِ اگر أسۍ لاگو یہِ گیس سِلینڈَر اَتھ گژھِ چَکَپ کَرُن